أسۍ حَظ چھِ گورمنٹٕکۍ شُکُر گُزار کہِ تِمو تھٲے واریاہ سِکیٖم یِم لون چھِ واریاہ قٕسمو لون چھِ اکھ قٕسٕم چھُ اَتھ منٛز کے سی سی تہٕ یُس یہِ اکھ یہِ ہہَ یہِ فارمَر چھُ آسان أمِس چھ نہٕ آسان وقتہٕ وِز رۄپے ایویلیبٕل کینٛہہ کیازکہِ ییٚلہِ أمِس فصٕل آسہِ تیار تیٚلہِ دِی أمِس کانٛہہ وٕچھَن چھُ گۄڈٕنیٚتھ اکھ آرٕتۍ یا اَکھ مِڈل مین أمِس چھا فصٕل کِنہٕ چھُس نہٕ ییٚلہِ آسیٚس تیٚلہِ ہیٚکیٚس دِتھ ییٚلہِ نہٕ آسیٚس تیٚلہِ ہیٚکیٚس نہٕ دِتھ کینٛہہ اس لیے یِم گورمینٹن تھٲے یِم کیاہ چھِ ناو یِم لون تھٲے ایٚم أسۍ چھِ اوے موٗجوٗب گژھان پَتہٕ یِمنٕے نِشن أسۍ چھِ اَتے اَنان پَتہٕ یہِ لون وون امہِ سۭتۍ چھُ اَسہِ یِہے یہِ فٲیدٕ واریاہ خاندَر چھُ آسان کینٛہہ چھُ آسان تہٕ أسۍ چھِ نہٕ کٲنٛسہِ مجبوٗر گژھان کٲنٛسہِ مِڈل مینَس یا کٲنٛسہِ آردِس رۄپیہِ ہیٚنَس کینٛہہ أسۍ چھِ پَتہٕ اتے یِہے یِم یِموی سِکیٖمو یِمنٕے لون یِہے لون اَنان تہٕ تُلان پنٕنۍ فٲیدٕ أتھۍ لونس پنُن کاربار چلاوان امی سۭتۍ